اَگر أسۍ کَتھ کَرُو سالمٕے کھۄتہٕ کمزوٗری تہٕ طاقتَس متعلِق زِ اِنسانَس منٛز کَمہِ سۭتۍ چھُ طاقَت یِوان یا کمزوٗری کَمہِ سۭتۍ چھِ یِوان أتھۍ رٔلیٹِڈ یعنی کہ ٲں کَرو أسۍ کَتھ زِ اگر اِنسان پَرنَس پران چھُ یعنی کہ سِٹیڈی کران چھُ گوٚو تٔمِس منٛز چھِ ٲں واریاہ خٲمی تہِ آسان تہٕ خوٗبی تہِ آسان یعنی کہ کَمزوٗری تہِ آسان تہِ طاقَت تہِ آسان کَمزوٗری چھِ آسان یِتھ کۭنۍ زِ سُہ چھُ گۄڈٕنیٚتھٕے صُبحٲے چھُ سُہ ژیٖرۍ وۄتھان نِندرِ یا مٲلِس ماجہِ ہنٛز کَتھ چھُنہٕ سُہ بوزان کِہیٖنۍ نہٕ ٹیٖچرَن ہنٛز کَتھ چھُنہٕ سُہ بوزان کِہیٖنۍ گوٚۄ بَچَس آیہِ کمزوٗری یا مطلب پانَس اِنسان اگر بہٕ وَنہٕ پَنُن کَتھ بَچہٕ ترٛاوُو سایڈَس اگر بہٕ پَنٕنۍ کَتھ کَرٕ بہٕ چھَس نہٕ پَننیٚن مٲلِس ماجہِ ہنٛز کَتھ وَنان کِہیٖنۍ یعنی کہ مِثال وَنو أسۍ ٲں ٹیٖچرَن ہنٛز کَتھ وَنو نہٕ کیٚنٛہہ صُبحٲے وَتھُو ژیٖرۍ ننٛدرِ گوٚو پَرنَس منٛز گوٚو اِنسان ویٖک یعنی کہِ کمزور گوٚو اِنسان یعنی کہِ تیٖژاہ کَمزوٗری روٗز زِ اِنسان چھُنہٕ پوٗزٕ زندگی ہیٚکان سُہ برابَر کٔرِتھ کِہیٖنۍ وۄنۍ وَنو أسۍ أتھۍ رٔلیٹ یعنی کہ پَرنَسٕے رٔلیٹ وَنو أسۍ وۄنۍ چھَس بہٕ صُبحٲے سُلہِ تہِ وۄتھان تٔمہِ علاوٕ چھَس بہٕ پَننِس مٲلِس ماجہِ ہنٛز کٲم تہِ مانان یا پَننیٚن ٹیٖچرَن ہنٛز کٲم تہِ مانان گوٚو پَرنَس یی تھوڑا بہت یعنی کہ طاقت میلہِ تَتھ گوٚو اگر نہٕ بہٕ اَکھ گھنٛٹہٕ زیٖرُو پٔرسَنٹیج گٔژھٕس بہٕ سٔٹیڈی کران گھرٕ سُکوٗلَس منٛز گوٚو مےٚ مٲنۍ گھرِکیٚن ہنٛز کَتھ تہٕ مےٚ منٛز آیہِ تھوڑا طاقَت زِ نَہ مےٚ کیٛاہ پَزِ کَرُن کیٛاہ نہٕ پَزِ کَرُن گوٚو مےٚ چھِ یِوان اَمہِ سۭتۍ طاقَت یعنی کہ پرنَس منٛز گٕیَس بہٕ برٛونٛٹھ أتھۍ وَنو أسۍ بیٛاکھ ایٚکزامپٕل زِ اِنسان چھُ کھیٚن چیٚن کِس بارَس منٛز آسان واریاہ مطلب لیزی چھُ آسان مطلب ٲں یِم أسۍ جَنٛک فوڈٕس کھیٚوان چھِ تِمُو سۭتۍ چھِ اِنسانَس یِوان لیزی نیٚس یعنی کہ کمزور چھُ گژھان ویٖک نیٚسٕز چھِ یِوان وۄنۍ اگر أسۍ أسۍ برعکس کھیٚمو یعنی کہ دیسی فوڈ یُس اسہِ گھرَس منٛز بَنان چھُ گوٚۄ تَمہِ سۭتۍ یی اسہِ سانیٚن أڑجیٚن منٛز طاقَت یی یعنی کہ سون فِزِکٕل یُس چھُ یۄس سٲنۍ باڈی لَنٛگویج چھِ یا مطلب باڈی چھِ گوٚو سۄ گژھہِ طاقتور گوٚو اسہِ ہیٚکہِ نہٕ پتہٕ تٔمہِ مطلب مزیٖد پوٗشِتھ کِہیٖنۍ نہٕ اگر أسۍ ہۄس تہِ یی برٛۄنٛٹھ کٔنی گوٚو أسۍ ہیٚکو تٔمِس سۭتۍ تہِ مطلب جنٛگ کٔرِتھ ییٚلہِ اسہِ کھیٚومُت آسہِ مطلب گھرِیٛوک کھیٚن چیٚن ایز پٔر تٔمہِ حِسابہٕ زِ یُس اسہِ بازٕرَن منٛز میلان چھُ فاسٹہٕ فوڈٕس میلان چھِ ریٚسٹورَنٹَس منٛز فوڈ چھِ میلان غذا چھُ میلان اگر نہٕ أسۍ سُہ مطلب اگر سُہ أسۍ ٹوٹَلی ایٚوایِڈ کَرو یعنی کہ سُہ کھیٚمو نہٕ أسۍ کِہیٖنۍ نہٕ گوٚو أسۍ اگَر گھریٛوک کھیٚن کھیٚمو اسہِ بَنہِ طاقت گوٚو پرنَس کُن دِمو أسۍ زیادٕ کھۄتہٕ زیادٕ دھیٛان تہٕ سون پَرُن یُس لیکھُن چھُ أسۍ روزُو زندگی منٛز کامیاب ہر ہمیشہٕ روزُو أسۍ کامیاب گوٚو نَہ کہ پَرنٕکسٕے یوت لِحاظَس منٛز بلکہِ صحتکِس لِحاظَس منٛز تہِ یا اَمہِ کھۄتہٕ دیٖنی لِحاظَس منٛز تہِ اسہِ چھُ اللہ تعالٰی ہَن حُکُم دیٛوتمُت زِ نیٚماز پٔریٛو گوٚو اگر نہٕ أسۍ نیٚماز پَرو کِہیٖنۍ نہٕ گوٚو اسہِ چھِ تَمہِ سۭتۍ بیٚیہِ زیٛادٕ کھۄتہٕ زیٛادٕ بیٚمارِ یِوان شیطان چھُ اسہِ زیادٕ کھۄتہٕ زیادٕ حٲضر گژھان گوٚو وونۍ اگر أسۍ أتھۍ برعکَس نیٚماز پَرو پانٛچ پانٛژَن ٹایمَن ہُنٛد روزٕ دَرو گوٚو اسہِ کیٛاہ یی اسہِ چھِ یِوان مطلب بیٚمارِ چھِ سانہِ دوٗر گژھان مطلب سورٕے کیٚنٛہہ چھُ اسہِ منٛز دِلُک خوف چھُ دوٗر گژھان یعنی کہ اسہِ چھُنہٕ روزان کانٛسہِ ہُنٛد ڈَر تہِ کِہیٖنۍ نہٕ گوٚو اَمہِ سۭتۍ چھِ أسۍ طاقَتوَر اِنسان بنان یِمٕے چھِ اِنسانَس منٛز آسان کمزوٗری تہِ تہٕ مطلب طاقَت تہِ آسان یِہٲے اِنسانَس منٛز اَمہِ علاوٕ تہِ چھِ باقٕے مِثالہٕ تہٕ وۄنۍ کَتہِ کَرو أسۍ سورٕے بیان مِثال مےٚ ؤنۍ اَکھ زٕ مِثال گوٚو یِم چھِ کٲفی آسان